یِتھ کَن زَن اَسہِ پاے چھِ کَشمیٖر چھُ دُنیاہُک اکھ صحت یاب مُکام یور زَن دُنیا پٮ۪ٹھ سیاح دان چھِ اٮ۪کٕسکرشَن یا ٹور کرنہِ یِوان بہٕ وَنہٕ تۄہہِ کیٚنہہ خاص جایہِ ییٚتہِ زَن نیچُرٔلی بیوٹی یا کانہہ قُدرَتی بیوٹی زَبردست تہٕ واریاہ اَصٕل تہٕ واریاہ زیادٕ اَصل چھِ گۄڈٕنیُک گٔے گُلمَرگ گُلمَرٕگ یُس تہٕ پاے آسہِ بارہمُلہ کِس ڈِسٹرکَس ورمُل کِس ڈِسٹرکٹَس منٛز وُہ کِلوٗ میٖٹر بیک کہِ دوٗرِ پٮ۪ٹھ یِوان دوٚیُم گوٚو پَہلگام پَہلگام چھُ اکھ پَہلگام چھُ اکھ زَبردست صحت یاب جاے یتھ سٲنِس سانہِ کٔشیٖرِ ہٕنٛز بیٚیہِ اَکثر داچھِی گام نیشنَل پارَک یُس زَن شَہرِ سرنَگرَس شہرِ سرنگرٕ پٮ۪ٹھ دہ پَنداہ کِلوٗ میٖٹر کہِ دوٗرِی پٮ۪ٹھ چھُ ییٚتین واریاہ یِم ییٚتٮ۪ن واریاہ خوٗبصوٗرتی تہِ بیٚیہِ سٲنۍ جَنگلی جانور مُوُجوٗد چھِ یور زَن واریاہ دوٗرِ پٮ۪ٹھ سِیاح دان چھِ وُچھنہِ ایٚوان بیٚیہِ ہا گٔے سۄنہٕ مَرٕگ سۄنہٕ مَرٕگ چھُ پوٗرٕ دُنیاہَس منٛز مَشہوٗر تہٕ تور چھِ پوٗرٕ دُنیاہ پٮ۪ٹھ سِیاح دان یِوان بیٚیہِ ہا گٔے کۄپور ڈِسٹرکٕچ کۄپوور ضلٕکۍ اکھ چھُپَتھ خوٗبصوٗرتی یَتھ وَنو أسی بَنگس تہٕ بیٚیہِ لولاب بَنگس چھِ اکھ سُہ جاے ییٚتہِ زَبردست نیچرل بیوٹی تہٕ لولاب تہِ چھُ زَبردست نیچرل بیوٹی بیٚیہِ ہا گٔے پہلگام گُلمَرٕگ بَنگس سۄنہٕ مَرٕگ ؤنمو تۄہہِ بیٚیہِ گوٚو گُریز گُریز چھُ ڈِسٹرک بَنڈپوٗرِس منٛز یِوان گُریز چھُ اکھ زَبردست جاے تہٕ تَتہِ چھِ واریاہ زیادٕ یِم قُدرَتی مَناظر وُچھنہٕ خٲطٔر ٹوٗرِسٹن یِم زَن خۄش کران أمہِ پَتہٕ اَمہِ پَتہٕ تہِ چھِ واریاہ جایہِ کٔشیٖر منٛز یور زَن سٲنۍ سِیاح دان ہیٚکن یِتھ تہٕ پَنُن مَزٕ لُطف اَندُز کٔرِتھ